وعلیکم اسلام اہن حظ ٹھیٖک تُہۍ چُھو حظ ٹھیٖک اہن حظ اہن حظ اہن حظ اچھا ٹھیٖک

اچھا ٹھیٖک کٔژ سوٗٹ چِھو کٔژ سوٗٹ چِھو سُوٕنۍ اچھا ٹھیٖک اہن حظ إں اچھا ٹھیٖک

إں

کٔژ سلٲے اصل جانٕے پہمتھ اتھ حظ چھِ پانژھ ہتھ تہِ یمِ تۄہہِ ؤنوٕ یِم گٔیہِ تیٛلہِ پنداہ شیٚتھ رۄپیہِ نو تُہۍ چِھو پانے ونان تمی آے سُویِو اگر سمپل سوٗوٕ ہو تتھ کیاہ اوٕے اوٕے وۄنۍ نہٕ مےٚ حظ بہٕ چَھسو وَنان ہُہ تۄہہِ وونو نا ڈزاین دار تتھ چھِ ریٹ تہِ آسان تِژھٕے اتھ چِھ پیوان محنت تہ تِژھٕے کرٕنۍ اوٕے موٗجوٗب اد حظ ٹھیٖک چُھ کینٛہہ چُھنہٕ پرواے مگر بہتر بہتر گَژھہا اگر تُہۍ پانے ییٖہو یوٚتانۍ پتہٕ أنہیوکینہہ یُس یُس تۄہہِ اصل گَرِچُھو اصل پہن میجرمیٹ سُے سوٗٹ أنۍ ہیو یور تٔتھۍ پٮ۪ٹھ

کینہہ نہ حظ چُھ کینہہ نہ حظ چھُ پرواے تُلیو حظ خۄدایس حوالہٕ تُلیوتُلیو